اسلامُ علیکُم آ آ أسۍ چھِ مےٚ حَظ چھُ اُلفت ناو تُہۍ چھِو حَظ تۄہہِ کیٛاہ چھُو ناو تُہۍ کٕم حَظ چھُو اَچھا اَچھا تُہۍ چھُو حَظ تُہۍ چھُو حَظ لوکل مونٹنیرِنٛگ ایسوسیشنہٕ پٮ۪ٹھ آ آ اَسہِ حَظ اَسہِ چھِ نہٕ حَظ یہ ٹیٖم اَکھ اَسہِ کٔرے أسۍ چھِ اَسہِ چھُ أسۍ چھِ نٔوِی تہٕ اَسہِ چھُ ٲس کَرٕنۍ مونٹنیرِنٛگ تُہۍ چھِ اَسہِ اَسہِ کَرے اوترٕ تۄہہِ سٍتۍ کنسلٹٮ۪شن تہٕ تۄہہِ دوپوٕ تۄہہِ دیُتوٕ اَسہِ گایڈ اَکھ وۄنۍ چھُ مےٚ یوٚہے کنفٲرٕم کَرُن یُس یہِ گایڈ چھُ یہ چھُ حَظ ویل اَویر أمِس چھِ حَظ اَصٕل پٲٹھۍ پےَ شےَ تہٕ أمۍ سٕنٛدِ سۭتۍ ما گژھِ اَسہِ کیٚنٛہہ پرٛابلِم تُہۍ ؤنِو تُہۍ دِیٖو تیٚلہِ اَسہِ بدل گایڈ

آ آ اَچھا اَچھا اَچھا

اَچھا اَسہِ چھِنا ونان اَسہِ چھُ ہورٕ یوٚرٕ چھُ یہِ تۄہہِ چھُو پیی یہِ کوٗتاہ یہِ جاب چھُ یہِ چھُ واریاہ مُشکِل اور مونٹینیرٕنٛگ چھِ کَرٕنۍ اَسہِ تہٕ پہاڑس کھسُن اَسہِ گَژھِ نہٕ پتہٕ

اَچھا اَچھا أمِس چھُ بہٕ چھَس ونان یہِ یہِ اَسہِ یہِ ہاوِ اَسہِ وتھ شتھ تہٕ اَسہِ گژھِ نہٕ پتہٕ یہِ گژھُن کیٚنٛہہ پرٛابلِم گژھِنۍ سٲرسٕے ٹیم أسۍ چھِ واریاہ أسۍ چھِ گرٛوٗپ اَکھ لڑکن ہُنٛد

سُے تۄہہِ آسٮ۪وٕ نہَ حَظ پےَ کٮُ۪تھ چھُ مطلب تۄہہِ آسٮ۪و أمۍ سٕنٛز تُہۍ چھُو حَظ

أسۍ چھِ ٲٹھ دَہ لڑکہٕ شاید آسو أسۍ لگ ٲٹھ دَہ لڑکہٕ آ

اَچھا تَوے حَظ کوٚر فون یہِ گژھِ روزُن یہِ تہٕ اِسلیے یہ ٹرٛپ گژھِ سیف روزُن گۅڈٕ چھِ آ چھِ تمٔۍسٕے تھوڑا کُنہِ ساتہٕ ما گژھِ کیٚنٛہہ پرٛابلِم شابلِم تہٕ تَمہِ موٗجوٗب یہِ حَظ چھُ آسان ضروٗری تہٕ بیٚیہٕ گژھِ گایڈ آسُن سُہ یَس سٲرٕے پےَ آسہِ تہٕ

اَچھا اَچھا اَچھا اَدٕ کیٛاہ شُکریہ بَس اسلامُ علیکُم وُچھُو أسۍ دِمو حِساب ییٚمہِ حساب أسۍ اَتہِ ٹھنٛڈی منٛز ہٮ۪کو روٗزِتھ اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو خُدایس حوال او کے اسلامُ علیکُم